سٲنِس ڈِسٹرک شوپیانَس منٛز چھِ واریاہ زیادٕ قۄدرٔتی مناظر یتھ منٛز أہربل کونٛسر ناگ خاص کٔرِتھ یِوان چھِ یِمہٕ دۄشوٕے جگہ چھِ سیاحتی سیاحتی سیر سپاٹ خٲطرٕ ایٚوَیلیبٕل آسان اَکثر ٹیوٗرِسٹ یَنہٕ تہِ سَیاح یِوان چھِ تِم چھِ کَرَن زیادٕ پرَفَر پَسنٛد کَرَن أہربَل گَژھُن تِکیٛازِ تَتہِ حظ چھُ تھَزِ آب ؤسِتھ اَکھ دِلہٕ فریب منظر پیش کَران امہِ علاوٕ حظ چھِ تِم یِمَن أکِس دۄن یا ترٛیٚن رٲژَن پیٚٹھ پٕلان آسَن چھُ تِم حظ چھِ کونٛثَر ناگ گژھان کونٛثر ناگ یہِ ؤنِتھ زِ تَتہِ حظ چھُ ناگ اَکھ سُہ چھُ واریاہ بوٚڑ ناگ تمہِ علاوٕ چھُ تَتہِ واریاہ یِم حظ یِم خٲلی میدان یِمن کُن وُچھِتھ واریاہ زیادٕ دِل خۄش چھُ گژھان امہِ علاوٕ حظ چھُ سٲنِس ڈِسٹرکَس منٛز پِنجوٗرا گامَس منٛز اکھ آستان ییٚتہِ پرٛیٚتھ جُمعہ دۄہ پرٛتھ برٛیٚسوارِ ہِنٛدِس شبَس پیٚٹھ چھُ یِوان زِیارت کَرناونہٕ تمام عقیٖدت پَسنٛد چھِ اور گژھان تہٕ یہِ آسان چھُ یہِ آستان تَمامَن دۄہَن یَلہٕ